ہِنٛدُستانُک اٮ۪جوٗکیشَن سِسٹَم چھِ واریاہ خراب اگر وٕچھو أسۍ ییٚتہِ چھِنہٕ کانٛہہ حساب کِتابہ سُکوٗلَن منٛز نہٕ پرٛیوٹ سُکوٗلَن منٛز نہٕ گورمٮ۪نٛٹ سُکوٗلَن منٛز ییٚتہِ گژھان یِتھ کَن نٮ۪برٕ چھِ گورمٮ۪نٛٹ سُکوٗل یا پرٛایوٮ۪ٹ سُکوٗل چھِنہٕ آسان نیبرٕ کیٚنہہ تَتہِ چھِ سٲری سُکوٗل ہِہی آسان یَتھ یِم ییٚلہِ پرٛایوٮ۪ٹ تہٕ گورمٮ۪نٛٹ سُکوٗل بنے أمۍ سۭتۍ گوٚو کیٛاہ أمۍ سۭتۍ گوٚو واریاہ خراب تباہ گٔے سوسایٹی کٕلاس بنایہِ پَنٛنیو منٛزَے یُس نہٕ گژھِ ہے بَنٕنۍ کیٚنہہ کیٛازِ کہِ اِنڈِیا چھِ اَکھ سیٚکیوٗلَر کَنٹرٛی ییٚتہِ چھِ ہِنٛدوٗ مُسلِم گژھان سِکھ عیٖسایی گژھان تَوَے مےٚ باسان ییٚتیُک اٮ۪جوٗکیشَن چھِ واریاہ خراب اگر أسۍ وٕچھو ییٚتہِ کیٛاہ چھِ اِمپرٛوٗ کَرُن مےٚ باسان نیٚبرِم یِتھ کَن پرناوان چھِ یُس سُہ ڈِپرٛٮ۪شَن وِپرٛٮ۪شَن وَغٲر ییٚتِکۍ یِم ٹیٖچَر اگر پَرناوہَن مار دِہَن نہٕ شُرٮ۪ن کیٚنہ لایہِ ہانَکھ نہٕ کیٚنہہ تیٚلہِ مےٚ باسان ما گژھِ ہے یَتھ کٔشیٖر کیٚنہہ